میون ہَسا چھِ ہر ٹایمٕچ اَکھٕ اَکُے سیُن فیورِٹ سُہ ہَسا پَسنٛدیٖدہ سُہ ہَسا گوٚو ہاکھ بہٕ ہَسا چھَس اَتھ سۭتۍ تَوَے لَو کَران تِکیٛازِ یہِ ہَسا چھِ أکِس اِنسان سٕنٛدِ خٲطرٕ واریاہ زیادٕ مُفیٖد بہٕ ہَسا گٔیَس اوترَے أکِس ڈاکٹر کَنسَل ڈاکٹرٛس نِش تٔمۍ ییٚلہِ مےٚ تَتہِ ووٚن تٔمۍ ہَسا ووٚن مےٚ ژٕ ٲسۍ زِ زیادٕتر یِہٕے سبزی کھٮ۪وان تِکیٛازِ گۄڈنٮ۪تھ اگر أسۍ وٕچھو تَتھ چھِ آسان گِرٛیٖنری برابر بَہَن رٮ۪تَن تَمیُک مطلبٕے گوٚو کہِ اگر ہَسا چھِ سُہ مطلب گرٛیٖن چھُ تٔمۍ ییٚمۍ کُے گوٚو مطلب کہِ سُہ ہَسا آسہِ واریاہ زیادٕ صحت منٛد اِنسان سٕنٛدِ خٲطرٕ بیٚیہِ ہَسا چھِ واریاہ زیادٕ واریاہ زیادٕ بٮ۪مارِ تِم یِم ہَسا وٕنۍکٮ۪ن کِس دورَس منٛز چھِ زیادٕ اِنسانَس گژھان آز اگر أسۍ کٲنٛسہِ تہِ ڈاکٹرٛس گژھو سُہ چھِ اَسہِ تَتہِ وَنان زیادٕ طور کٔرِو استعمال یِہٕے سبزی یہِ ہَسا چھِ أکِس اِنسان سٕنٛدِ خٲطرٕ واریاہ زیادٕ مُفیٖد بیٚیہِ ہَسا چھِ امہِ امہِ سۭتۍ اِنسان روزان واریاہ زیادٕ تنٛدرُستہٕ تہِ صحت منٛد یہِ ہَسا چھُ ٹھیٖک یہِ چھُنہٕ اَکٕے اکٕے سبزی چھَنہٕ اِنسان سٕنٛدِ خٲطرٕ ضٔروٗری کِہیٖنۍ تِکیٛازِ مےٚ ہَسا چھِ ساروی کھۄتہٕ سارنٕے ہٕنٛدۍ زیادٕ کھۄتہٕ پَسنٛد یِہوٚے ہاکھ تِکیٛازِ بہٕ ہَسا چھَس یہِ امہِ مۄکھٕ پَسنٛد کَران مےٚ ییٚمہِ ییٚمہِ وِزِ یہِ کھیوٚ میون میون صحت ہَسا روٗد واریاہ زیادٕ تنٛدرُستہٕ بیٚیہِ ہَسا روٗد مےٚ اَصٕل مطلب پرٛٮ۪تھ کینٛہہ لایک کہِ وٕنۍکٮ۪س کِس دورَس منٛز اگر أسۍ وٕچھو کٕہٕنۍ تہِ یہِ چھُنہٕ یِوان تیُتھ یُس اِنسان سٕنٛدِ خٲطرٕ مُفیٖد آسہِ اگر ہَسا أسۍ ماز نِمہٕ ہون ماز چھِ کانٛہہ نہ تہٕ کانٛہہ پرٛابلِم اِنسانَس ضٔروٗری کَران أسۍ اگر أزۍکِس دورَس منٛز دال چھِ کھٮ۪وان تَتھ منٛز ہہ چھِ آسان فیٹ تہِ زیادٕ اِنسانَس چھِ ڈاکٹر سُہ تہِ کَران سۭتی بنٛد ہاکھ ہَسا چھِ سُہ اَکھ سبزی یُس اَسہِ بَہَن رٮ۪تَن پنٛنِس گَرَس منٛز چھِ استعمال آسان أسۍ ہَسا چھِ اَتھ وَنان یہِ چھُ دیسی سیُن یہِ ہَسا چھِ اَسہِ کٲشرٮ۪ن ہٕنٛدِ خٲطرٕ واریاہ زیادٕ مُفیٖد بیٚیہِ ہَسا چھِ أسۍ وٕ اَمِکۍ عٲدی بَنٲومٕتۍ بَنیٚیمٕتۍ